آزٕ ونہو تۄہہِ بہٕ ییٚلہِ بہٕ بایِک چلاوان چھُس بہٕ کیاہ چھُس پننِس دٮ۪ماغس منٛز تھاوان گۄڑٕ چھُس بہٕ ہیٚلمِٹ لاگان ییٚلہِ بہٕ بایکہِ پٮ۪ٹھ کھسان چھُس بییٚہِ چھُس بہٕ بوٗٹھ اصٕل لاگان یُس زن رایٚڈنگ خٲطرٕ واریاہ اصٕل آسان بییٚہِ چھُس بہٕ ہمیشہ آرام سان پکان بہٕ چھُس نہٕ زانٛہہ تہِ تیز پکان ییٚمہِ سۭتۍ زن مےٚ کانٛہہ نۄقصان واتہِ سۄ کٲم چھُس نہٕ بہٕ بایٚکہِ پٮ۪ٹھ کران پتہٕ گوٚو بیاکھ چیٖز بہٕ چھُس ڈاکِمیٚنٹس ہمیشہ پانس سۭتۍ تھاوان ییٚلہِ بہٕ کُن ٹرول کرنہِ نٮ۪ران چھُس یتھ منٛز زن لایسنز یِوان چھِ آدھار کارڑ یِوان چھُ روشن چھُس بہٕ تھاوان کُلس پٮ۪ٹھ چھُس بہٕ سورے کاکُد پانس سۭتۍ تھاوان یُس زن مےٚ یُس زن مےٚ بایک چلاونہٕ وزِ لگان چھُ یا اگر پُلیٖس کُنہِ جایہِ رُکاوان چھُ تِمن چھُس بہٕ یِم ڈاکیٚمینٹ ہاوان تہٕ تِم چھِ مےٚ یلہٕ تراوان بیاکھ کتھ ونہو تۄہہِ بہٕ یِتھ پٲٹھۍ یہ یُس یُس زن بہٕ چھُس بہٕ چھُس گۄڑ بایکہِ ہوا کران چیٚک ہوا چھا ٹھیکھ باقٕے وسلام